ہیٚلو اَسلامُ علیکُم ڈاکٹر صٲب وعلیکُم اسلام ڈاکٹر صٲب تُہۍ ٲسِو حظ ٹھیٖکھٕے حظ بہٕ حظ ٲسٕس پٔتمہِ لَٹہِ تہِ آمٕژ مےٚ نہ حظ گے نہٕ اَمہِ دوا سۭتۍ زَن فرکھٕے مےٚ چھُ میادَس آسان واریاہ دَگ تۄہہِ تھوٚو مےٚ تَمہِ ساتہٕ پینٹاپ دوا اہن حظ اۭں ہَتہٕ حظ نہ حظ کَتہِ حظ چھِ کھٮ۪وان أسۍ کیٚنہہ مگر مے گے نہٕ ٹوٹلی تَمہِ دوہ سۭتۍ زَن فرکھٕے یَن مےٚ دِی تو حظ وَنۍ سُہ دوہ ییٚمہِ سۭتۍ مےٚ فرق باسہِ ہا ییٚمہِ سۭتۍ نہٕ مےٚ بیٚیہِ تیز تہِ گژھِ ہا کِہیٖنۍ نہٕ اہن حظ تِم ٹٮ۪سٹ حظ کٔرۍ مےٚ تِم حظ چھِ ٹھیٖک ہاوان تِم ٹٮ۪سٹ تِم رِپوٹ چھِ ٹھیٖکَن نہ بہٕ چھَس کھٮ۪وان نہ بہٕ چھَس کھٮ۪وان اَکہِ دۄہ نہٕ کیٚنٛہہ تہٕ اَکہِ دۄہ چھَس بہٕ کھٮ۪وان اہن حظ آ مَگر مےٚ چھُنہٕ سُہ بَنان ڈی ایس آر وول کھیوٚنُے مےٚ بہٕ چھَس کھٮ۪وان ہُہ ریبیپیرزال چھَس بہٕ کھٮ۪وان اہن حظ آ اہن حظ آ بِلکُل بِلکُل صحیح صحیح اَدٕ حظ ڈاکٹر ٹھیٖک حظ چھُ بیٚیہِ دِتو مےٚ کانہہ دوہ ییٚمہِ سۭتۍ بہٕ روزٕ ہا مِیادٕ گژھِ ہا ٹھیٖک بہٕ چھَس نہٕ ہٮ۪کان کھٮ۪تھٕے کیٚنہہ زَن چھُم نہٕ مٲلٕے اہَن حظ آ بِلکُل بِلکُل کُنہِ ساتہٕ نہٕ کِہیٖنۍ بِلکُل بِلکُل اہن حظ آ برابر چھُ تی تِمے چیٖز گژھان یہِ تُہۍ وَنان چھِو اَچھا وۄنۍ کَتھ کَتھ چھُ مےٚ پَرہیز کَرُن اہن حظ

اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ اۭں چٮ۪وان چلو ٹھیٖک حظ چھُ کیٚنٛہہ نہ اہن حظ ؤنِو حظ اچھا ٹھیٖک مسال وال چھُنہٕ کھٮ۪ون کینٛہہ ٹماٹر ہٮ۪کو حظ کھٮ۪تھ اچھا ٹھیٖک تِم ہٮ۪کو نہٕ وٕ تیٚلہِ کھٮ۪تھ کہیٖنۍ نہٕ تِم ہٮ۪کو نہٕ حظ تیٚلہِ کہیٖنۍ کھٮ۪تھ اَدٕ حظ چلو چلو چلو شُکریہ شُکریہ